سَرنَل یُس اَنَنت ناگَس منٛز چھِ اَکھ جاے سَرنَل تَتہِ چھِ مےٚ اَکھ نٔرسِنٛگ سکوٗل یَتھ ناو چھُ جان بِشپ تَہَنٛدۍ چھِ لگ بگ واریاہ دہ وُہ مَکان یِم تِم رؠنٛٹَس پؠٹھ چھِ دِوَان تِمَن چھِ تِم أکِس کَمرَس ہؠمن رینٛٹ لگ بگ پٕنٛژٕ شیٚتھ رؠتَس أکِس تہٕ تَتہِ چھِ واریاہ تَتہِ چھِ زٕ پور ہاوُس تہِ زٕ پوٚر مکان تہِ تَتہِ چھِ ترٕٛہ پوٚر مکان تَتہِ چھُ اکھ پوٚر مکان تہِ تَتہِ تِم رؠنٛٹَس پؠٹھ دِوان أکِس اکھ تہٕ تَتہِ چھِ تِہن چھِ کشمیٖر ساوُتھ کَیٚمپَس کشمیٖر یوٗنیورسٹی تہِ ساوُتھ کَیٚمپَس خٲطرٕ یِمن سۭتۍ تَتہِ ضوٚرَتھ چھِ تہٕ تِمَن چھِ تِم رؠنٛٹَن پؠٹھ دِوان تِم چھِ کشمیٖر ساوُتھ کَیٚمپَس چھِ کشمیٖر سۭتۍ اَیٚوَیٚلَیبٕل تہِ چھِ نٔرسِنٛگ سکوٗل تہندِ چھِ بیٚیہِ بیٛاکھ خدمَت سِٮ۪نٛٹَر تہِ تہٕ تِمَن تہنٛدِ خٲطرٕ چھِ تِمَن اَیٚوَیٚلَیبٕل تِم تَہندۍ تِم ہاوُس تہِ چھِ لگ بگ واریاہ ہاوُس تَہَندۍ واریاہ مَکان چھِ تِم تہِ ایویلیبٕل چھِ تِہنٛدۍ چھِ اِوٕن کہِ تہِ چھِ ؤرک خٲطرٕ کٲنٛسہِ کینٛہہ دُکان آسہِ دوٚپ تہِ چھِ تِم دُکان تہِ اؠویلیبٕل